ییٚتہِ بہٕ روزان چھُس ییٚتہِ پٮ۪ٹھ چھُ اَسہِ اوٗڑی واریاہ زیادٕ کَم مطلب کَمٕے چھُ سُہ دوٗر اَسہِ نِش تہٕ أسۍ چھُ اکثر تور گژھان تہٕ تِمَن بَٹھَٮ۪ن کھَسان تہٕ تَتِکۍ لوٗکھ چھُ اَسہِ الگ باسان تِمَن چھُ الگ سانہِ یِتھ کٔنٮ۪ن اَسہِ چھُ مَکان آسان بَنٲیِتھ تِمَن چھِ تمہِ نِش الگ پٲٹھۍ آسان مَکان بَنٲیِتھ تہٕ باقی باقٕے چیٖز تِم چھِ واریاہ زیادٕ سِرٛہِل آسان تہٕ یَپٲرۍ أسۍ گژھان چھُ اوٗڑی کِنۍ تَپٲرۍ چھِ واریاہ زیادٕ آبشار آسان یِمَن وٕچھںَس کُن اِنسانَس دِلُک سُکوٗن چھِ ملان تہٕ واریاہ زیادٕ جنٛگل تہِ چھُ آسان تہٕ جنٛگلَس منٛز چھُ آسان واریَہَو قٕسمٕکۍ جنگلی جاناوَار مےٚ چھُنہٕ وٕنیُٚک تانۍ کانٛہہ ہانۍ وٕچھمُت البتہ ہاپُتھ تہٕ پٔنٛزۍ چھِم وٕچھمٕتۍ یِم واریاہ زیادٕ اَصُل چھُ آسان تہٕ ہاپتَس چھُ کھۄژان اِنسان تہٕ البتہ پوٚنٛز چھُ آسان تیٚمِس کُن وٕچھنَس تٔمِس چھُ وٕچھان تہٕ تِمَن سۭتۍ چھُ گِندان تہِ تہٕ اوٗڑی ہٕنٛدۍ لوٗکھ چھِ واریاہ زیادٕ اَصٕل تہٕ تَپٲرۍ چھُ باقٕے چیٖز تہِ اَصٕل ہَوا وَوا کُلۍ جنگَل یا باقٕے چیٖز کَتھ کَرو سورُے کینٛہہ چھُ تَپٲرۍ اَصٕل آسان